اَگر ہسا أسۍ وٕچھو یُس یہِ تھیٚرپی چھِ آسان أکِس اِنسانَس دِنۍ تاکہِ سُہ گژھِ ٹھیٖک تہٕ أمِس چھِ یہِ باسان یہِ چھِ بورِنٛگ کیٛازِکہِ أمِس چھِ پٮ۪وان یہِ کُنہِ ٹایمہٕ پتہٕ کَنٹِنِوَس یعنی کہِ دۄہَے دۄہَے پٮ۪وان دِنۍ چھِ أمِس یہِ أمۍ سٕنٛدۍ خٲطرٕ چھِ یہِ باسان یہِ مان تہٕ بورِنٛگ اَکھ چیٖز یہِ اَمہِ باوجوٗد اَگر أسۍ وٕچھو اَگر یہِ گیم چھِ گیم گِنٛدان چھِ گیمزَن سۭتۍ چھِ آوُر روزان تہٕ أمِس چھِ واریاہ مدتھ کران یہِ یعنی کہِ یِم اَمیو تھٔرپِیَو نِش دوٗر روزنہٕ خٲطرٕ یِم یِم گیمٕز چھِ آسان یِمَن چھِ واریاہ فٲیدٕ تہِ اَگر أسۍ وٕچھان چھِ اِنسانَس چھِ یِمہٕ دوٗر سٕٹرَس نِش کران پریشٲنِیو نِش دوٗر کران اَگر اِنسانَس ٹٮ۪نشَن تہِ چھُ آسان اِنسان چھِ روزان گیم منٛز آوُر تہٕ یہِ چھُ مطلب أمِس ٹٮ۪نشَن ٲسۍتَن پریشٲنی ٲسۍتَن کیٚنٛہہ تہِ ٲسۍتَن یہِ چھُ اَمہِ نِشہٕ دوٗر روزان بیٚیہِ چھِ ییٚلہِ اِنسان گیم چھِ گِنٛدان یہِ چھُ روزان کُنہِ چیٖزَس منٛز آوُر أمِس یُس مایِنٛڈ چھُ سُہ چھِ روزان فو مایِنٛڈ چھِ روزان أتھۍ گیمہِ سۭتۍ آوُر أمِس گوٚو یہِ چھُنہٕ اورُک یورُک سونٛچان کِہیٖنۍ أمِس چھِنہٕ بیٚیہِ دٮ۪ماغ کٕہۭنۍ تہِ کٲم اَمہِ ساتہٕ آسان کران یہِ چھِ آسان سورٕے پَنُن پان آوُر تھومُت کَتھ سۭتۍ گیمٕز گیمہٕ گِنٛدنَس خٲطرٕ سُہ سۭتی بیٚیہِ اَگر أسۍ وٕچھان چھِ یعنی کہِ گیم گِنٛدنَس منٛز چھِ مطلب گژھان اَسہِ اَکھ یعنی کہِ فِزِکَل اٮ۪کٹِوٹی تہِ چھِ اَسہِ گژھان یعنی کہِ سٲنِس چاہے سٲنۍ اَتھٕ ٲسۍتَن سٲنۍ باڈی ٲسۍتَن یا سانہِ زَنٛگہ ٲسۍتَن یِم چھِ آوُر روزان یِمَن چھِ اَکھ گژھان اٮ۪گزَسایِز چھِ یِمَن گژھان ییٚمہِ ساتہٕ یِم کیٛاہ أسہٕ کران چھِ گیم چھِ گِنٛدان بیٚیہِ چھِ اَسہِ اَگر أسۍ وٕچھان چھِ یعنی کہِ گیمزَو سۭتۍ اَگر أسۍ وٕچھان چھِ اَسہِ چھِ گژھان اَکھ سماجَس منٛز گژھان چھِ اَسہِ تعلقات یعنی کہِ پانہٕ ؤنۍ چھِ اَسہِ تعلق بڑان مطلب یعنی کہِ یار دوس چھِ بنان یِم چھِ یِم چیٖز چھِ اَتھ منٛز گژھان زیادٕ زیادٕ گیم گِنٛدنَس منٛز کیٛازِکہِ آن لایِن گیم چھِ یِوان گِنٛدنہٕ اَتھ منٛز چھُ پانہٕ ؤنۍ دوس تہٕ دوس ووس چھِ بڑان اَتھ منٛز تہٕ یَتھ أسۍ وَنان چھِ مطلب اَسہِ چھِ سماجَس منٛز تعلقات اَمہِ سۭتۍ بڑان بیٚیہِ چھِ اَسہِ گژھان اَمہِ سۭتۍ گیمہِ سۭتۍ چھِ اَسہِ اِموشنَل تہِ یعنی کہِ أسۍ چھِ روزان سونٛچان چھِ أسۍ ٹھیٖک پٲٹھۍ بیٚیہِ چھِ اَسہِ روزان ہمدردی چھِ اَسہِ گژھان اَکھ أکۍ سٕنٛز چھِ اَسہِ گژھان ہمدردی تہِ یِمو گیمو گِنٛدنہٕ سۭتۍ بیٚیہِ اَگر أسۍ وٕچھان چھِ سٲنِس برٛینَس تہِ چھِ اٮ۪گزَسایِز گژھان سٲنِس دٮ۪ماغَس چھِ اٮ۪گزَسایِز گژھان یہِ یِمو گیمزَو سۭتۍ اَگر أسۍ وٕچھان چھِ بیٚیہِ اَگر أسۍ وٕچھان چھِ اَگر ہسا وٕچھو أسۍ ویڈیو گیم چھِ یۄس ویڈیو گیم چھِ آسان تَمہِ سۭتۍ ہسا چھِ اَسہِ گژھان کٲم اَسہِ چھِ یعنی کہِ سون یُس یہِ وٕچھُن چھِ سون یعنی کہِ أچھَن ہُنٛد وٕچھُن چھِ سُہ چھِ اَسہِ روزان ٹھیٖک کٕلیَر روزان چھِ اَسہِ یعنی کہِ ویڈیو گیم گِنٛدنہٕ سۭتۍ کیٛازِ أسۍ چھِ ہٮ۪کان ویڈیو گیم تہِ گِنٛدِتھ أسۍ چھِ ہٮ۪کان ہُتھ کٔنۍ تہِ گِنٛدِتھ بیٚیہِ چھِ أسۍ روزان یعنی کہِ اَگر أسۍ وٕچھان چھِ یہِ اٮ۪نَرجی چھِنہٕ اَسہِ زیادٕ ضایع گژھان گیمو گِنٛدنہٕ سۭتۍ کِہیٖنۍ یعنی کہِ اَسہِ چھِ سٲنۍ اٮ۪نَرجی چھِ روزان سیو یوٗتاہ أسۍ گِنٛدان چھِ بیٚیہِ چھِ اَسہِ دوس ووس یعنی کہِ یِم چھِ اَسہِ بنان گیم گِنٛدنہٕ سۭتۍ تہٕ یِتھ کٔنۍ چھِ اَسہِ یُس یہِ پیشَنٛٹ چھُ آسان أمِس چھِ اَکھ اٮ۪ٹیچمٮ۪نٛٹ روزان یعنی کہِ یعنی کہِ یِمو گیمَو سۭتۍ چھِ سُہ اٮ۪ٹیچمٮ۪نٛٹ روزان سُہ چھُ روزان یعنی کہِ ماٹٕویٹ روزان بیٚیہِ چھِ سُہ آوُر روزان تہٕ اَمہِ سۭتۍ چھِ ہٮ۪کان سُہ چاہے تٔمِس کانٛہہ فِزکَل ٲسۍتَن یا مٮ۪نٛٹَل کانٛہہ تہِ چٮ۪لینٛج ٲسۍتَن تہٕ سُہ چھِ ہٮ۪کان یِمو سۭتۍ دوٗر گٔژھِتھ تٔمِس کانٛہہ تہِ ٹٮ۪نٛشَن ٲسۍتَنَس پریشٲنی ٲسۍتَنَس تٔمِس چھِ ہٮ۪کان یِم دوٗر گٔژھِتھ اَگر سُہ روزِ گیم گِنٛدان